یُس میون فیورِٹ فوٗڈ چھُ سُہ چھُ بِریانی تہٕ مےٚ مطلب پَسندیٖدٕ جاے ییٚتہِ بہٕ یَژھان مطلب کھٮ۪ن چھُس پریفر کران گوٚو مۄغل دربار سری نگرٕ اَتہِ چھ ساروے کھۄتہٕ بیسٹ آسان اویلیبل تہٕ مےٚ چھُ پَنٕنۍ ذٲتی راے یا پَنُن مطلب پریفر کران اَتی سۄ کھیٚنۍ